ہیٚلو تُہۍ چھُو حظ تُہۍ چھُو نا حظ کیب ڈرٛایوَر ییٚمِس سۭتۍ حظ اسہِ وُنی گیے کَتھ أسۍ کَرے نا یہِ رایڈ بُک اۭں اہن حظ اۭں مےٚ تھٲیوٕ نا تۄہہِ پونٛسہٕ کٔرِتھ مےٚ کَریے تۄہہِ پونٛسہٕ ٹرٛانسفر تُھۍ وُچھو تِم ٲسوٕ نا تۄہہِ وٲتۍ مِتۍ ٲں پانٛژھ ہَتھ اہن حظ پانٛژھ ہَتھ ہے ٲسۍ اۭں پانٛژھ ہَتھ وۄنۍ حظ چھِ اَکھ چیٖز مَسلہٕ گوٚو یِتھ پٮ۪ٹھۍ کِنۍ بیٛاکھ چیٖز کہِ مےٚ پیٚے ایٚمَرجیٚنسی کٲم مےٚ پیٚے یہِ رایڈ کَرٕنۍ کیٚنسَل تہٕ آ مےٚ چھُنہٕ وۄنۍ حظ نیرُن کیٚنٛہہ مےٚ چھِ گھرے وۄنۍ اِمپارٹیٚنٹ کٲم تُہۍ کٔرۍ تو کٲم یِم پونٛسے کٔرۍ تو مےٚ وۄنۍ رِفَنڈ یِم کٔرِو مےٚ واپَس تُہۍ ٹرٛانسفَر اہن حظ سُہ چھُ ضروٗری اۭں مےٚ پیٚے ضروٗری کٲم نَہ تہٕ اوس نَہ تٔے کَرییِم رایڈ بُک تہٕ تیلہِ کیٛازِ کَرٕہا آ تُہۍ کٔرِو وۄنۍ کٔرِو حظ تُہۍ واپَس یِم ایٚماوُنٛٹ کٔرِو مےٚ واپَس تُہۍ وۄنۍ رِفنٛڈ آ پِزی پٲٹھۍ اہن حظ اہن حظ کٲمٕے حظ پیٚے یِتھٔے کٔنۍ کَرہاوٕ أسۍ اسہِ کیٛاہ اوس کَرُن غلط وَنوٕ نَہ حظ غلط کیٛازِ وَنو اسہِ کٔرے پونٛسہٕ تہِ اَؤے موٗجوٗب گۄڈٔے کَرے اسہِ ٹرٛانسفر اسہِ دوٚپ وۄنۍ کٔرِو تُہۍ تہٕ ما پریٛارِو تُہۍ ییٖتِس کالَس اَتیٚتھ اَؤے چھیٚسو تۄہہِ بہٕ وَنان یہِ کرِو رَایِڈ تہِ کیٚنسل تہٕ پونٛسہٕ تہِ کٔرِو ٹرٛانسفر